السلامُ علَیکُم بہٕ چھُس وَنان یہِ پُروڈَکٹ کِیٛازِ اَنِیوٕے مےٚ نہِ چھِ اَتھ شوٗب نَہ چھِ اَتھ شَکٕل نہِ چھِ اَتھ عقٕل تہٕ حظ مےٚ حظ وَنِیو تِمَن دۄہن دوستَن یہِ پروڈَکٹ متہٕ اَن تہٕ کِہیٖنۍ مگر مےٚ پھِرے شہمَتھ مےٚ وُچھ یہِ چھِ سَستہٕ بہٕ اَنہٕ یوٚہَے پروڈَکٹ مگر تمہِ سٟتۍ نہِ حَظ اَندِیو نہٕ کِہیٖنۍ مےٚ چھُ وۄنۍ پھیران اَز دۄہَے دۄہَے دۄہَے دۄہَے مٲنۍ تو تُہۍ اَتھ چھِ دۄہَے دۄہَے مےٚ گژھان دۄہَے دۄہَے خراب گژھان دۄہَے دۄہَے پیٚوان شیرناونہِ تراوُن یہِ پروڈَکٹ اَنِیو مےٚ بٔلۍ خۄدایَس پَتھ مےٚ آسِہا امہِ کُھۄتہٕ اوٚنمُت بدَل کِینٛہہ مےٚ آسہِ ہا دُکانٛدارسےٕ نِش اوٚنمُت یہِ پروڈَکٹ امہِ سٟتۍ آسہِ ہا مےٚ فرق اَگر دہ رۄپیہِ دۄرگٕے آسہِ ہم پیٚومُت مگر اَصٕل آسہِ ہا مگر یہِ پروڈَکٹ اوٚن مےٚ بٔلۍ تمہِ وِز وَنِیو مےٚ دوستُو مگر یہِ پروڈَکٹ مہ اَن کِہیٖنۍ مےٚ پھِرے تمہِ وِز شہمَتھ مےٚ اوٚن یہِ پَروڈَکٹ دۄہَے بہٕ گوٚوُس خام تمہ تمہِ وِز مےٚ وُچھ یہِ پروڈَکٹ آنلایِن ییٚتہِ اوس نہٕ کُنے جایہِ مگر پَتہٕ یُتُھے مےٚ یہِ آنلایِن اوٚن پَتہٕ یہِ با پَتہٕ وُچھ مےٚ یہِ أکس جایہِ تٔمۍ وون مےٚ یِتھ کنۍ جایہِ تٔمۍ وون مےٚ ژےٚ چھۍ یِتھ کنۍ مےٚ پیٚیو زَن ساس رۄپیہِ تٔمۍ وَنیو مےٚ زٕ ساس مگر تَتؠتھ اوس مےٚ باسِیٚو یہِ چھُ اَصٕل پروڈَکٹ مگر وۄنۍ چھُ مےٚ پھیران مےٚ کِیٛازِ اَنِیُوُے یہِ پَرُوڈَکٹ اَکھ گٔے پونٛسہٕ تہِ زایہِ بیٚیہِ گوٚو ٹایِم تہِ زایہِ بیٚیہِ گوٚو سُہ مِحنَت تہِ ضایہِ دۄہَے دۄہَے شیرُن ویرُن دۄہَے دۄہَے مگر یہِ چھِ یُس یہِ پَروڈَکٹ مےٚ ٲس پَاے یہِ زَن یہِ آسہِ نہٕ صحیح کِہیٖنۍ یہِ پروڈَکٹ امہِ پَتہٕ گٔے کٲم یُتُھے یہِ بہٕ گوٗس یہِ پروڈَکٹ ہیٚتھ یہِ چھُ واریاہ ؤرٕسٹ یہِ پروڈَکٹ یِمَن چھِنہٕ تگان یہِ ڈیٚلِوَر تہِ کَرُن کِہیٖنۍ یہِ پروڈکٹ اَصلِی اوس یہِ ڈیٚلؤرِی باے یُتُھے آمُت اُوس یہِ اُوس تِمے وِز اَتھ بریکیج گٔمٕژ تٔمِس وَنیو مےٚ یَتھ کِیٛاہ چھُ یہِ گوٚمُت دوٚپُن اَتھ چھُ مٚے اورَے گوٚمُت اَتھ اوس شُوز اَکھ وُڑیومُت اورَے گۄڈٕنیٚتھٕے اَتھ پروڈکٹَس امہِ پَتہٕ گٔے کٲم مےٚ اوٚن یہِ پروڈَکٹ گَرٕ یِتُھے بہٕ ووتُس گَرٕ امہِ پَتہٕ گٔے کٲم مےٚ وون ماجہِ یہِ پروڈَکٹ کِیٛاہ چھُے دوٚپمَس یہِ چھُ ٹرانٕسفارمَر تٔمۍ وون اَسہِ کِیٛاہ اوس ٹرانٕسفارمرَس کَرُن اَتھ پروڈَکٹس کِیٛاہ اُوس مےٚ کَرُن مےٚ اوس ییٚتہِ ٹرانٕسفارمر مگر بہٕ اوسُس چاہان یہِ گَژھہِ سِٹیٚپلایزَر آسُن اَتھ گَژھن زِیادٕ پَروڈَکٹَس اَتھ ٲسۍ زِیادٕ سِٹیٚپلایِزَر اوس یہِ امہِ پَتہٕ گٔے کٲم ییٚلہِ یہِ پروڈَکٹ اوٚن مےٚ تہٕ یُتھٕے مےٚ یہِ لوگ اَتھ گوٚو شاٹ أتِی گوٚو اَتھ شاٹ گۄڈَے لاگان لاگانی گوٚو اَتھ پروڈَکٹَس شاٹ امہِ پَتہٕ یُتُھے مےٚ یہِ کھول وُول تہٕ اَتہِ وُچھ نہٕ مےٚ اَتھ پروڈَکٹَس انٛدرٕ کِہیٖنۍ یہِ وُچھ مےٚ یہِ خٲلِی پروڈکٹ اَتھ وُچھ مےٚ تارٕ زٕ ژور أنٛدرۍ کِنۍ تہٕ بَس امہِ پَتہٕ گٔے کٲم یِتُھے مےٚ یہِ کُھلوو وُلوو وۄنۍ تہٕ وۄنۍ کوٚر اَتھ مےٚ کِینٛہہ اورُک یورُک تھۄکہٕ جوڑا وۄکہٕ جوڑا امہِ پَتہٕ گٔے کٲم یُتُھے مےٚ یہِ لوگ واپَس یہِ چَلیو أکِس دۄن دۄہن چَلیو یہِ امہِ پَتہٕ گٔے کٲم اَتھ تہٕ ترٛیمہِ دۄہ یُتھُے مےٚ یہِ لوگ اَتھ ؤژھ نارٕ ریٚہہ ؤژھ اَتھ پَروڈَکٹَس یہِ دوٚد أتِی بہٕ گوٚوُس پَرِیشان ہے بہٕ شو بہٕ گوٚوُس بہٕ بابریوس سٔہِی مےٚ ؤژھ شِورِنٛگ زَن یہِ پرُوڈکٹ مےٚ وون ماجہِ یہِ ژھٕنۍ دٲرِتھ تہٕ مےٚ وون امہِ پَتہٕ بہٕ کَرہو تۄہہِ یہِ پروڈَکٹ واپَس مگر یُتُھے مےٚ یہِ کال کٔر واپَس تہٕ یِمَو وون ٲسۍ تُلو کینٛہہ چھُنہٕ پرواے تہٕ اَتھ چھِ زٕ ترٛےٚ ویرنٹِی مکلیمٕژ اتھ پروڈَکٹَس امہِ پَتہٕ گٔے کٲم تہٕ بہٕ ووتُس گَرٕ تہٕ امہِ پَتہٕ گٔے کٲم مےٚ وون بیٚیہِ مےٚ لوگ یہِ بیٚیہِ یہِ پروڈَکٹ اَتھ یُتُھے مےٚ یہِ شور وور تہٕ یہِ چَلیو بیٚیہِ مگر اَتھ یُتُھے زٕ ژور دۄہ گٲنٛٹہٕ گٔے تہٕ لوگ مےٚ یہِ ٹرانٕسفارمَر یہِ دوٚد امہِ پَتہٕ گٔے کٲم بہٕ چھُس یژھان وۄنۍ یہِ پروڈَکٹ کٔر تو تُہۍ واپَس یہِ چھُ ؤرٕسٹ ؤرٕسٹ پروڈَکٹ مےٚ چھُنہٕ اَز تانۍ زِنٛدگِی منٛز یہِ پرُوڈَکٹ وُچھمُت